بانڈی پورَس منٛز گوٚو سٲلمو کھۄتہٕ زیادٕ یِم مَکانہٕ آز بَناونہٕ چھِ یِوان یا کِرایہِ پٮ۪ٹھ چھِ دِوان حظ تِم چھِ یِم اَکثَر بیشتَر دِوان بانڈی پورک حظ ییٚتہِ چھِ گُریزٕکۍ یِم آیہِ یور دَرٕد حظ یِمو لوگ ییٚتہِ مکان ہیٚنہِ حظ ییٚتِکۍ وۄنۍ لوکَل ٹھیکہٕ دَر تہِ چھِ وۄنۍ یی کَران حظ یِم چھِ وٕ مکان بَناوان تٲمیٖر کَران حظ پَتہٕ چھِ کٕنان یِم حظ ییٚمہِ کِنۍ اَتھ پونٛسہٕ تہِ چھِ اَصٕل میلان حظ